وعلیکُم سلام تُہۍ چھُو حظ ٹھیٖک پٲٹہۍ اَصٕل پٲٹھی شُکُر شُکُر اَسہِ حظ وَنے یہِ مَکان خٲطرٕ چھِ اَسہِ ڈزِایِن ضروٗرت تہٕ اَسہِ کَرو تۄہہِ اوترٕ تہِ فون تہٕ تۄہہِ کیٛاہ کوٚروِٕ تَمہِ خٲطرٕ اَسہِ چھِ بَناوٕنۍ ٹوٗ سِٹوریٖز تمہِ خٲطرٕ گوٚژھ اَسہِ ڈِزایِن کیٛاہ حظ چھُو وَنان آ ہال تہِ چھِ تَتھ پٮ۪ٹھٕ تھاوُن آ پٮ۪ٹھٕ گوٚو ہوٚتہِ بۄنہٕ تہِ چھُس تھاوُن اَکھ ہال اَصٕل پٲٹھۍ تُہۍ ؤنِو کِتھٕ کٔنۍ شوٗبہِ یَتھ منٛز مطلب یہِ اَصٕل تہِ چھِ مکان چھِ مان ژٕ یَتھ پٮ۪ٹھ پانٛژَن مَلرَن پٮ۪ٹھ چھِ بَناوُن ڈِزایِن دِیُو تُہۍ اَسہِ پانٛژَن مَلرَن پٮ۪ٹھ اَہَن حظ آ پانٛژَن ملرَن پٮ۪ٹھ اَدٕ حظ بہٕ چھُس کُنسٕے زٔنِس یا تہِ تھٲوِو ژۄن مَلرن پٮ۪ٹھ تھرٛی ڈی چھِ آ لیٹیسٹہٕ چھِ اَسہِ ضروٗرت آ اَہَن حظ آ

آ ٹھیٖک

آ واش روٗم چھُ مےٚ اَٹیچ اَٹیچ وا واش روٗم تھاوٕنۍ اَٹیچ تھاوٕنۍ حظ روٗمَس تھاوٕنۍ ہَر کُنہِ کَمرَس آ ہر کُنہِ کَمرَس چھِ اَسہِ اَٹیچ تھاوُن واش روٗم

دَہ باے بَہہ چھ تھاوَو أسۍ بۄنہٕ تہِ کَمرٕ ہیٚرِ تہِ تَتھ منٛز گوٚژھ اَسہِ بۄنہٕ تہِ نیرُن ہال پٮ۪ٹھٕ تہِ گوٚژھ اَسہِ ہال نیرُن اَصٕل بیٚیہِ گوٚژھ پَشس تَل چھُنا سُہ کیٛاہتام ہال نیران اَز سُہ تہِ گوٚژھ نیرُن بوٚڈ پَہَن سُہ تہِ گوٚژھ نیرُن آ سُہ تہِ چھِ تھاوُن سُہ تہِ حظ سورُے تَوے ووٚنمَے نا تھرٛی ڈی ڈِزایِن دِ اَسہِ مکانَس سٲرسٕے ہٮ۪رِ بۄن اَصٕل یِمَن سورُے روزِ زِ آ آ فُل ہال بَناوُن نا ترٛیٚیمِس پۅہرَس یُس پَشَس منٛز چھِ نیران آ نہَ نہَ نہَ اَسہِ چھُ اَکھ دِیُو تُہۍ ڈِزایِن اَسہِ اگر تُہۍ سُہ گوٚو بہتریٖن اگر تُہۍ مےٚ ڈِزایِن تہِ دِیو پُلَس اگر تُہۍ مےٚ بَناوٕنٲوِتھ تہِ دِیو سُہ روزِ بے زیادٕ بہتر آ سُہ چھُ سُہ سُہ چھُ زیادٕ بہتر اگر تِتھٕ کٔنۍ روزِ

پونٛسَن ہُنٛد چھُنہٕ مَسلہٕ پونٛسَن ہُنٛدُے چھُنہٕ کانٛہہ مسلہٕ اِشوٕے چھُنہٕ کانٛہہ مگر بیٚسِکلی اَسہِ گوٚژھ آسُن تھوڑا ڈِزاین نا ہَٹ کے پہن مطلب بۄنہٕ گٔژھۍ واش روٗم نیرٕنۍ بٮ۪ڈ روٗم گٔژھۍ الگ نیٚرٕنۍ یِتھے کٔنۍ گوٚژھ اَسہِ ہٮ۪رِ تہِ نیرُن الگ الگ اَہَن حظ آ تھوڑا تھوڑا چھِ وُچھمٕتۍ تِم آ تَمی حِسابہٕ چھِ اَسہِ بَناوٕنۍ آ زٔمیٖن چھِ یِتھٕ کٔنۍ مان ژٕ زٕ کَنال اَہَن حظ آ آ سِٹاٹِنٛگ پٮ۪ٹھٕے یہِ چھِ ژےٚ بیسمٮ۪نٛٹ پٮ۪ٹھ بَناوُن سورُے آ اِنٹیٖریر تھٲہوٗس آ کیٛازِ نہٕ اَگر تھٲہوٗس سُہ تہِ روزِ بہتریٖن آ سُہ تہِ سُہ تہِ کَرناوہوس نا پَتہٕ سُہ تے کَرٕناوَہوس آ اِنشاءاللہ تُہۍ سوٗزِو مےٚ واٹس اَیپَس پٮ۪ٹھ یِم ڈِزایِن سٲری کِتھٕ کٔنۍ کیٛاہ چھُو تُہۍ وَنان ٹھیٖک آ سُہ

اَدٕ ٹھیٖک چھُ ٹھیٖک حظ چھُ کٔرِو مےٚ تُہۍ گوڈٕ واٹس اَیپَس پٮ۪ٹھ یہِ سینٛڈ تہٕ تَمہِ پتہٕ یِمہٕ تیٚلہِ بہٕ آفسَس پٮ۪ٹھ تُہٕنٛدِس ٹھیٖک چھُ ٹھیٖک چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ سَر چلو اَسلام علیکُم وعلیکُم سلام